بِلکُل یُس زَن مےٚ پالتوٗ جانوَر چھُ سُہ چھُ مےٚ گاو کیٛازکہِ بہٕ چھُس تٔمِس گٲو واریاہ زیادٕ واتان تہٕ تہِ تہِ چھِ أسۍ کھٮ۪وان دۄد چھِس أسۍ چٮ۪وان باقٕے چیٖز تہٕ تٔمۍ سُنٛد گُہِس تہِ چھِ مےٚ پونٛسہٕ میلان باقٕے چیٖز اَگر بہٕ وَنہٕ یُس زَن سُہ دِوان چھِ یہِ وَنو بھَچہٕ تٔمِس تہِ چھِ مےٚ پونٛسہٕ میلان تہٕ بہٕ چھُس زیادٕ تَر گٲو رَچھان یُس زَن واریاہ فٲیدٕ منٛد میٛانہِ خٲطرٕ